اَسلام علیکُم وعلیکُم اَسلام اَسہِ حظ چھِ یہِ بہٕ کیٛاہ کرٕ آ حضرت أسۍ چھِ مانٛچھ کٕنان یہِ چھُ وَنان یِہےَ وَنان تُہۍ چھِِو مانٛچھ آ مےٚ اوس مانٛچھ ضروٗرت تۄہہِ نِش میلاہ مےٚ بوٗز ہَمساین نِش ہَمساین نِش بوٗزُم تُہۍ چھِو مانٛچھ کٕنان اَہَن حظ صاف حظ صاف صاف اَہَن حظ اَہَن حظ داہ ترٕٛہ کِلوٗ اچھ درٛۅگ پَہم حظ چھُ گژھان اَہَن حظ درٛۅگٕے پَہم چھُ گژھان اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ سُہ کَتہِ حظ تَتھ چھِنہٕ ڈِمانٛڈٕے زیادٕ اَتھ چھِ کٲشرِسٕے ڈِمانٛڈ وۅنۍ حظ چھِ یہِ اَگر ژٕ مےٚ یہِ دَہ شَتھ دِکھ بہٕ کٍتِس کٕنہٕ پَتہٕ بہٕ کَتھ ریٹَس کٕنہٕ اَہَن حظ اَہَن حظ اَسہِ چھُناہ دُکان اَدٕ حظ اَدٕ حظ اَدٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے بہٕ وَنہو بہٕ وَنہو اَہَن حظ بہٕ وَنہو مےٚ کَمہِ دۄہ چھُ ضروٗرت ڈبہٕ پنٛژاہ شیٹھ گژھن فِلحال لۄکٔٹ بٔڈۍ رَلہٕ مِلہٕ اَہَن حظ اوٚڈ کِلوہٕنۍ کِلؤہٕنۍ اَدٕ حظ اَدٕ حظ ایٚڈرَس ایٚڈرَس ؤنۍتَو تُہۍ نہ حظ اَسہِ حظ چھِ ٹرٛانَسفر پانَس اَدٕ حظ اَہَن حظ اَہَن حظ اَسہِ حظ چھُ چلان ٹھیٖک

اَہَن حظ آ بہٕ کرٕ تۄہی سۭتۍ کَنٹیکٹ آ اَمہِ اَمہِ بَغٲر تہِ کرٕ بہٕ اَمہِ پَتہٕ تہِ کرٕ بہٕ تۄہہِ سۭتۍ پَتہٕ بیٚیہِ کٲم نہ حظ نہ حظ بہٕ نہَ حظ وَننہٕ بہٕ نہَ حظ وَنہٕ نہ حظ صحت تھٲنو حظ خداے ایٚڈرَس کیٛاہ چھُو تۄہہِ اَدٕ حظ اَدٕ حظ اَدٕ حظ شُکرِیا شُکرِیا اَدٕ حظ بِہِوخدایَس حوال